مےٚ باسَان کانٛہہ تہِ اِشوٗ یُس اَسہِ کَرُن چھُ ٹھیٖک أسۍ ہؠکو سُہ کٔرِتھ اگر أسۍ کُنہِ زٔمیٖن پؠٹھ چھِ آسان تَنازٕ فیملی گَرَن منٛز چھِ آسان کانٛہہ لَڑٲے أسۍ ہؠکو سُہ پانہٕ سۄ میوٗچؤلی ٹاک پانہٕ أکِس اَکھ سۭتۍ کَتھ کٔرِتھ تِہُنٛد بوٗزِتھ تِم کیاہ چھِ وَنان أسۍ کیاہ چھِ وَنان تہٕ تَتھ ہؠکو سُہ أسۍ سالو تِتھ کٲٹھؠنَس کٔرِتھ اگر کُنہِ گَرَس منٛز چھِ آسان بارَن چھِ آسَان زٕ تِمَن چھُ زٔمیٖنَس حِصہٕ کَرُن اگر تِم لڑٲے کَرن کیٛاہ کَرؠن تَتھ چھُنہٕ فٲیدٕ یِوَان یا تِم کیس کَرن کیٛاہ کَرن تَتھ چھُنہٕ کانٛہہ تہِ فٲہِدٕ یِوَان کینٛہہ مگر اگر تِم پانہٕ ؤنۍ کَتھ کَرن تِم وَنن زِٹھ ژور تِم کَرن کَتھ وۄنِتھ مےٚ چھِ ییٖژاہ مطلب کَرن تہٕ تِم ہیٚکن سُہ اِکؤلی اَصٕل پٲٹھۍ پانہٕ أکِس اکھ دِتھ أکِس أڑ بیٚیِس بیٚیہِ ہَن تہٕ تَتہِ تہِ گژھِ نہٕ لڑٲے کؠن بیٚیہِ روزن مےٚ پانہٕ ؤنۍ اَصٕل پٲٹھۍ خۄش